اگر سانیٚن کَلچَرَن یا سانیٚن ٹرٛیٚڈِشَنن یا آرٹ سٹایلَن ہنٛز کَتھ کَرو یا ڈانسٕچ چاہے میوٗزِکٕچ کَتھ کَرو کٔشیٖر منٛز چھِ واریاہ زَمانو پتہٕ اَکھ میوٗزِک چَلان یَتھ مٲنٛزِ رات گیٚوُن تہٕ نَژُن چھِ وَنان مٲنٛزِ راتو منٛز چھِ نَژان مٲنٛزِ راتو منٛز چھِ گیٚوان سُہ ٹیٖچ سۄ رِدٕم سُہ فوٗک میوٗزِک سُہ ٹرٛیٚڈِشنَل میوٗزِک سُہ ٹرٛیٚڈِشنَل ڈانٕس سُہ بَچہِ کَٹہِ ہُنٛد ڈانٕس سُہ چھُ واریاہو جَنریشَنو پٮ۪ٹھ پَکان اگر أسۍ أمِچ کَتھ کَرو اگر أمِچ کَتھ یہِ اَتھ متعلق کَرو کیاہ نٔو جَنریشَن ہیٚکیہ یہِ پٔرِتھ کہِ نہٕ یہِ زیادٕ تَر ییٚلہِ وُچھان چھِ یوٗت عبوٗر اوس نہٕ اَتھ حٲصِل کیٚنٛہہ تمہِ زَمانہٕ یوٗتاہ اَتھ عبوٗر وُنکٮ۪ن حٲصِل چھُ یوٗتاہ اَتھ وُنکٮ۪ن حٲصِل چھُ اَتھ اگر أسۍ ڈانسٕچ کَتھ کَرو جَنریشَنہِ ہنٛز کَتھ کَرو یا میوٗزِکٕچ کَتھ کَرو لٔڑکہٕ چھِ دۄہ کھۄتہٕ دۄہ زیادٕ یِمَن چیٖزَن کُن عٲیِل گژھان لٔڑکہٕ چھِ زیادٕ کھۄتہٕ زیادٕ یِمَن چیٖزَن کُن عٲیل گژھان یِم چھِ یِم چیٖز ہیٚچھان یِم چھِ یِمَن چیٖزَن ہنٛز ایٚکٕسپیٖریَنٕس کَران یُس یہِ میوٗزِک چھُ یہِ چھُ فوک میوٗزِک یہِ چھُ ٹرٛیٚڈِشنَل میوٗزِک ییٚلہِ تہِ یہِ کُنہِ گَھرَس یا کُنہِ محفلہِ منٛز لَگان چھِ یِمَن ہنٛز سۄ رونق یِمَن ہنٛز سُہ چھَکچھانۍ چھِ آسان وُچھُن لایق ییٚلہِ سُہ بَچہِ کوٚٹ سُہ چھَکچھانۍ پَلو لاگان چھُِ تِمَن ہنٛدۍ پَلوَن ہُنٛد سُہ ڈانٕس تِمَن ہُنٛد سُہ گیٚوُن تِمَن ہُنٛد سُہ وۄتھُن تِمَن ہُنٛد سُہ بِہُن تِمَن ہُنٛد سُہ ڈَف وایِنۍ تِم ٹرٛیٚڈِشنَل میوٗزِکَن ہنٛز اِنَسٹرٛومیٚنٛٹَل وایِنۍ سُہ چھُ آسان وُچھُن لایق سُہ چھُ آسان بوزُن لایق کٔشیٖرِ منٛز چھِ وُنکٮ۪ن ساروٕے کھۄتہٕ زیادٕ اَگر کانٛہہ چیٖز چھُ چَلان سُہ چھُ فوک ڈانسَس منٛز چھُ سُہ چَلان یِہے راتُک مٲنزِ رات گیٚونہ مٲنٛزِ رات نَژنا ییٚتہِ سٲنۍ بَچہِ کٔٹۍ نَژان چھِ ییٚتہِ سٲنہِ زَنہِ ییٚتہِ سٲنۍ موہنی نَژان چھِ پَتہٕ سُہ ٹرٛیٚڈِشنَل میوٗزِک سُہ چھُ دۄہ کھۄتہٕ دۄہ جَنریشنَن منٛز اسہِ لَبنہٕ یِوان یوٗت عروج اوس نہٕ اَتھ حٲصِل تِمَن وقتَن کیٚنٛہہ یوٗتاہ اَتھ وُنکٮ۪ن چھُ حٲصِل تیوٗت عبوٗر اوس نہٕ اَتھ تِمَن وقتَن حٲصِل یوٗتاہ وُنکٮ۪ن چھُ وُنکٮ۪ن چھُ ہَر اَکھ نَفَر سُہ چیٖز کَران یُس نہٕ پرٛانہِ وَقتہٕ اوس گژھان کیٚنٛہہ وُنکٮ۪ن چھِ کیٚنٛہہ ٹیٚکنالجی یِمَن چیٖزَن مَنٛز اِستعمال گژھان میوٗزِک سِسٹَمٕز چھِ اِستعمال گژھان سپیٖکَرز چھِ اِستعمال گژھان مایِک سِسٹَم چھِ اِستعمال گژھان ییٚمہِ سۭتۍ چھِ وُنکٮ۪ن اسہِ آسٲیِش گژھان سُہ گیٚوُن سُہ نَژُن یا تِم پلیٹفارم اِستعمال کَرٕنۍ یِم نہٕ پرانہِ وقتہٕ ٲسۍ تِم پلیٹفارم کیٚنٛہہ وُنکٮ۪ن چھِ تِم چیٖز ٲسۍ آسٲیشی سان تِم حٲصِل گژھان یِم پرٛانہِ وقتہٕ بے انتہا مُشکِلاتَن ہنٛد سامنہٕ اوٗس کَرُن وُنکٮ۪ن چھِ یِمَن چیٖزَن ہنٛدۍ کَلب وُنکٮ۪ن چھِ یِمَن چیٖزَن ہنٛدۍ کوچِنٛگ سیٚنٹَر یِم اسہِ ٹیٖچِنٛگ میوٗزِک چھِ ہیٚچھناوان یِم اسہِ اِنَسٹرٛوٗمیٚنٛٹہٕ چَلاوُن چھِ ہیٚچھناوان یِم اسہِ ڈانٕس موٗمیٚنٛٹ یا ڈانٕس تِم سٹیٚپ ہیٚچھناوان چھِ کِتھ پٲٹھۍ چھُ قدم تُلُن کَتھ میوٗزِکَس پٮ۪ٹھ چھُ قدم تُلُن کُس ڈانٕس چھُ ہیٚچھُن کِتھ پٲٹھۍ چھُ کَرُن کٔشیٖرِ منٛز چھِ اگر ڈانسٕچ کَتھ کَرو روٚف چھُ فوک ڈانسہٕ چھِ یا بیٚیہِ کیٚنٛہہ ڈانٕس تِم یِم اسہِ وُنکٮ۪ن لَبنہٕ چھِ یِوان سانہِ کٔشیٖرِ اندر یِمو سۭتۍ وُنکٮ۪ن سٲنۍ کٔشیٖرِ چھِ زاننہٕ یا پہَچاننہٕ یِوان وُنکٮ۪ن چھِ اسہِ کیٚنٛہہ کلاسٕز لَگان سکوٗلو منٛز چھِ ہیٚچھناوان کالجو منٛز چھِ ہیٚچھناوان اَتھ خٲطرٕ چھِ اِویٚنٛٹہٕ گژھان کیٚنٛہہ دۄہ چھِ یِوان مُقرر یِمَن چیٖزَن خٲطرٕ کَرنہٕ پَتہٕ چھِ اَکھ گروپ گژھان یِمَن خٲطرٕ اِستعمال سُہ گروپَس چھُ اَکھ میوٗزِک یِوان دِنہٕ یِم چھِ اَتھ میوٗزِکَس پٮ۪ٹھ نَژان یِم چھِ اَتھ میوٗزِکَس پٮ۪ٹھ گیٚوان یِم چھِ یہِ میوٗزک استعمال کران پتہٕ چھُ یہِ یِوان سٹیجَس پٮ۪ٹھ پٔرفارم کرنہٕ تاکہ سٲنِس کلچَرَس میلہِ عروج حاصل یُس یہِ نیٚکٕسٹہٕ جنریشن یہِ چھِ اَتھ یِمَن چیٖزن یِمَن یِمَن اِویٚنٹَن منٛز بے انتہا پارٹسِپیٹ کران